ہٮ۪لو اسَلام علیکُم تُہۍ چھِو حظ مولوِی صٲب اسہِ حظ اوس پَگَاہ واز پرُن ییٚتہِ حظ یِمن لوٗکن ٲس حدایَت دِنۍ تَہنٛدِ ٲخرَت خٲطرٕ کیاہ گژھِ جَان یُتھ نہٕ یِمن سَزا ہیٚکہِ تتہِ لٕگِتھ تُہۍ چھِو حظ ایویلیبٕل یُتھ تُہۍ ہیکِو یِتھ چَلو اسلام علیکُم